ہیلو وعلیکُم السلام ٹھیٖک پٲٹھۍ چھُو حظ آ ٹھیٖک پٲٹھۍ حظ بیٚیہِ گرِ چھا سٲری ٹھیٖک أسۍ حظ چھِ ییٚتٮ۪ن پُلوامہِ پٮ۪ٹھ تُہۍ چھُوا یہِ کَمپیوٗٹَر ٹھیٖک کران کَمپیوٗٹَر ٹٮ۪کنِشَن اچھا تۄہہِ چھُو سُہ پُل پُلوامہِ چھُو نہ حظ تۄہہِ دُکان ہُتٮ۪ن یہِ کیٛاہ چھِ ونان ہاسپِٹَلس نِش آ مےٚ اوس کمپیوٗٹَر مےٚ اوس یہِ خراب گوٚمُت مےٚ دوٚپ بہٕ دیٛانو نظر اَتھ تہٕ مےٚ دوٚپ تُہۍ کر آسِو اٮ۪ویلیبٕل اَتھ حظ چھُ آتھوار آسان ڈیلی بیٚیہِ باقٕیَن دۄہَن چھُوا تُہۍ ژورِ بَجہِ یا کیٚنہہ سُلے شامَن تہٕ سُلے کٔژِ بجہِ چھو ٹایمِنٛگ گژھان سِٹاٹ یا شامَن نَو بجے پٮ۪ٹھ سَتھ بجے تام دٔلیٖل چھِ اَتھ بہٕ چھُسَن یہِ لاگان کَمۍ یَتھ حظ چارجَس ییٚلہِ بہٕ یہِ چارجَس چھُس لاگان پتہٕ چھُس بہٕ یہِ یوٗز کران بہٕ چھُس ہٮ۪کان آرام سان یہِ یوٗز کٔرِتھ مگر ییٚلہِ بہٕ پتہٕ یہِ چارجَر چھُسَن نٮ۪بَر کَڑان پتہٕ مطلب یہِ بہٕ چھُس دَپان یہِ ہَسا گوٚو وۄنۍ یہِ ہہ چھُ چارٕج گوٚمُت فُل چارٕج ہَپٲرۍ ہاوان پتہٕ چُھسَن بہٕ وٕچھان بہٕ چلاوان یہِ مگر یہِ چھِ گَژھان سُچ آف یہِ چھِنہٕ یَلَے گَژھان پتہٕ سُے حظ نہ ٹایِم تہِ نہٕ کِہیٖنۍ سُچ آف سیٚودُے گَژھان ڈَرٮ۪کٹ سُچ آف یہِ چھِنہٕ یَلَے گژھان پتہٕ آ نہ اَتھ ہَے گوٚو بیٹرٛی اَتھ چھِ بیٹرٛی گوٚمُت یِمَے زٕ ژور پانٛژھ شےٚ رٮ۪تھ اَتھ ما آسہِ بیٹرٛی چھِ سا پرٛابِلم کِنہٕ نٕوٕے بیٹرٛی چھَس لگاوٕنۍ اِنوٲٹرٛس اِنوٲٹرٛس پٮ۪ٹھ حظ کوٚر واریاہ چارٕج تہٕ یہِ چھِ کُنہِ ساتہٕ چھِنہٕ پاورٕے آسَن تہٕ اِنوٲٹرَس پٮ۪ٹھ تہِ چھِ چارٕج آچھا

یہِ پُلوامہِ کَتٮ۪ن چھُو تُہۍ ہاسپِٹَلَس بٔنِمہِ سایڈٕ کِنہٕ بۄن کُنہ کِنہٕ ییٚتٮ۪ن دَروازَس چھِنہٕ گیٹ مین گیٹ تَتھ بۄن کُن ہا کِنہٕ تَلہٕ ہیوٚر کُنَتھ اچھا ٹھیٖک وۄنۍ حظ تیٚلہِ ووتُس بہٕ پگاہ تہٕ کَنٹیکٹ چھُو نا تۄہہِ یِہوٚے وَل حظ ٹھیٖک چھِ تیٚلہِ یِم بہٕ پگاہ تہٕ پگاہ روٗزِو تیٚلہِ چلو ٹھیٖک حظ چھِ اوکے اوکے